اگر اَکھ ٹوٗرِسٹ چھُ جموں اینٛڈ کَشمیٖرَس منٛز یِوان چھُ خاص کر کٔشیٖرۍ منٛز یِوان چھُ کٔشیٖرۍ منٛز چھُ اُور آل ہِنٛدُستان کہِ کھۄتہ واریاہ ڈِفرَنٛٹ ٹرانَسپوٹ ییٚتہِ اگر سِریٖنگر سِٹی ہٕنٛز کَتھ کَرو سِریٖنَگر سِٹی منٛز چھِ آٹو رِکشاز تہِ چھِ ایویلیبٕل گَژھان کیبٕس تہِ چھِ ایویلیبٕل گَژھان کیٚنٛژن جایَن چھِ آنلایِن کیبٕس تہِ ایویلیبٕل تہِ گژھان مگر اگر أسۍ شُپین ڈِسٹِرکٕچ کَتھ کَرو شُپین ڈِسٹِکَس منٛز چھُ واریاہ کَم یِوان اسۍ پَبلِک ٹرٛانَسپوٹ لَبنہٕ تَتہِ چھُ لوکَل ٹرٛانَسپوٹے زیادٕ پکان تَتہِ چھِ پکان لُکَن ہِنٛز لوکَل گاڑِ بیٚیہِ چھ تَتۍ سوموٗ خاص کر ایویلیبٕل گژھان اگرٕے اسۍ بَس تہٕ میٹڈار وٕچھو تِم چھِنہٕ اسہِ خاص لَبنہٕ یِوان شُپینَس ڈِسٹِکَس منٛز کیٚنٛہہ نہ چھِ ییٚتہِ آٹو رِکشاز یِوان مین زیادٕ لَبنہٕ ییٚتہِ چھُ لُکَن ہُنٛد پَنُن ٹرٛنَسپوٹے زیادٕ لَبنہٕ یِوان تہٕ بیٚیہِ چھُ ییٚتہِ تھوڑا چھ ییٚتہِ ہِلی ایریا یَتھ منٛز چھِنہٕ آٹو رِکشاز تہٕ واریاہ مطلَب تِم چھِنہٕ ییٚتہِ سَسٹین کَران تِم چھِنہٕ ییٚتہِ ہیکان روٗزِتھ آرام سان کِہیٖنۍ وۄنۍ اگر اکھ ٹوٗرِسٹ یِوان چھُ تٔمِس چھُ پٮ۪وان زیادٕ تر چھُ سُہ پرٛیفر کَران سِریٖنَگر پٮ۪ٹھے کیب بُک کَرنَس تہٕ شُپین یِنَس شُپینَس منٛز چھ واریاہ کَم ٹوٗرِسٹ روزان تِکیاز ییٚتہِ چھِنہٕ ٹوٗرِسٹَن ہٕنٛز واریاہ فیسَلٹیٖز ایویلیبٕل کیٚنٛہہ وۄنۍ اگر اکھ ٹوٗرِسٹ چھُ آسان سُہ چھُ پرٛوٚد آسان سُہ چھُ آسان کٲنٛسہِ زان پٮ۪ہچان بنٛدٕ نفرَس سۭتۍ سُہ چھُ کَران پرٛیفر تمسے نفرَس سۭتۍ تمسٕنٛدے گَرِ روزُن ایز کَمپیر ٹُہ کُنہِ لوکَل ہوٹلَس منٛز تِکیاز لوکَل ہوٹَل تہِ چھ ییٚتہِ واریاہ کَم لَبنہٕ یِوان